مےٚ کوٚر یہِ گۄڈنیُک پروڈَکٹ آز آرڈَر یہِ چھُ اَکھ فیس واش تہٕ یہِ فیس واش باسیو مےٚ واریاہ زیادٕ اَصٕل کیٛازِ یِتھ کٔنۍ یِمو یتھ ویبسایٹہِ پٮ۪ٹھ اَمِچ اِنفارمیشَن اَتھ مُتعلِق چھِ کینٛہہ چیٖز دِتۍمٕتۍ ٲسِکھ یہِ اوس بِلکُل یہِ چھُ بِلکُل تِتھُے یہِ کوٚر مےٚ استعمال پنٛنہِ ژَمہِ پٮ۪ٹھ تہٕ مےٚ باسیو یہِ واریاہ اَصٕل اَمہِ سۭتۍ گوٚو مےٚ بُتھ واریاہ اَصٕل اَمہِ سۭتۍ روٗد مےٚ بُتھ واریاہ نَرم نہٕ درٛاے مےٚ کانٛہہ خۄشکی امہِ سۭتۍ نہٕ گٔے مےٚ کانٛہہ اٮ۪لَرجی بٔتھِس یہِ چھُ بالکُل میٛانہِ ژمہِ پٮ۪ٹھ ژَمہِ سۭتۍ رَلان یہِ فیس واش یہِ چھُ واریاہ زیادٕ اَصٕل تہٕ مےٚ باسیو اَمیُک یوٗز مطلب بہٕ چھَس کَران یہِ دۄہَس دۄیہِ لَٹہِ یوٗز صُبَس شامَس تہٕ مےٚ باسیو یہِ واریاہ اَصٕل تہٕ اَتھ ٲس نہٕ کانٛہہ خرٲبی کانٛہہ خٲمی ٲس نہٕ اَتھ کِہیٖنۍ تہٕ یہِ باسیو مےٚ اَمہِ کِنۍ واریاہ اَصٕل تہٕ باقی تہِ ہٮ۪کَن یہِ کَرَن یہِ آرڈَر یہِ پروڈَکٹ یہِ چھُ واریاہ زیادٕ اَصٕل اَتھ چھُنہٕ کٕہٕنۍ تہِ سایِڈ اِفٮ۪کٹ کیٚنٛہہ یہِ چھِ واریاہ زیادٕ اَصٕل یہِ پرٛوڈَکٹ تہٕ بہٕ چھَس باقٕیَن تہِ کَران اگر تُہۍ یہِ پروڈَکٹ چھُو وٕچھان تُہۍ کٔرِو یہِ آرڈَر کیٛازِ یہِ چھُ واریاہ اَصٕل پرٛوڈَکٹ